السلامُ علیکُم بہٕ حظ چھَس بَنڈپوٗرِس منٛز روزان بہٕ حظ چھَس بَنڈپوٗرِس منٛز روزان تَتہِ حظ چھےٚ مےٚ فیورِٹ جاے خۄش گژھان أسۍ حظ چھِ گژھان بابا شُکر دیٖنُن ٹیوٗرِس ٹیوٗرَس أسۍ حظ چھِ گژھان بابا شُکر دیٖنُن ٹیوٗرَس بہٕ حظ چھَس بَنڈپورِ روزان مےٚ حظ چھِ پسنٛد جاے گژھان بابا شُکُر دیٖنُن أسۍ حظ چھِ بابا شُکر دیٖنُن ٹیوٗرَس گژھان سۄ حظ چھےٚ مےٚ اصٕل جاے آسان تتھ تَتھ مٲلَس منٛز ہسا چھِ واریاہ سٲلٲنۍ یِوان واریاہ لُکھ یِوان واریاہ لُکھ ہسا چھِ یِوان تِم ہسا چھِ تِم ہسا چھِ سٮ۪ٹھاہ احترام سان ماے محبتہٕ سان سُہ مٲلہٕ مناوان تَتہِ حظ چھِ اصٕل وَن تَتہٕ حظ چھِ وَنوُن گیٚوُن آسان تَتہِ حظ چھِ دوٗرِکیٚو مُلکَو پٮ۪ٹھٕ بَچہٕ ہٮ۪تھ لُکھ آسان تِم حظ چھِ پَنٛنٮ۪ن بَچَن تَتہِ زَرٕ کاسان تِم حظ چھِ پَنٛنٮ۪ن بَچَن تَتہِ زَرٕ کاسان تِم حظ چھِ اصٕل شٲدِیان تَتہِ مناوان تِم حظ چھِ اَکھ أکِس تَمامَن تَتہِ مِٹھٲے بٲگٕراوان تِم حظ اَڑیٚو لوٗکَو حظ چھِ آسان تَتہِ کَٹھ نیاز تھٲیِمٕتۍ تِم حظ چھِ آسان تَتہِ بَنٛڈار رَنان یٔمۍ واریاہَو مُلکَو پٮ۪ٹھ چھِ لُکھ یِوان تِمَن حظ چھِ تِم کھیٚوان چاوان بیٚیہِ حظ چھِ تِمَن نٲیِد آسان تِم حظ چھِ تِمَن زَرٕ کاسان تِم حظ چھِ تَتہِ کاہوٕ چاے کران تِم حظ چھِ تَتہِ کاہوٕ چاے بٲگٕراوان تَتہِ حظ چھِ تمام مُلکَو پٮ۪ٹھٕ لُکھ یِوان سٲلٲنۍ یِوان تِم حظ چھِ اصٕل پٲٹھۍ تَتہِ جِشنہٕ مناوان تِم حظ چھِ اَصٕل پٲٹھۍ تَتہِ گیٚوان گِنٛدان تِم حظ چھِ بَچَن آسان زَرٕ کاسان تِم حظ چھِ تَتہِ وَنٛوان گی وَنٛوان گیٚوان گِنٛدان تِم حظ چھِ تَتہِ کاہوٕ چاے بٲگٕراوان تِم حظ چھِ تَتہِ اصٕل پٲٹھۍ بنٛڈار آسان کران تِم حظ چھِ اصٕل پٲٹھۍ مِٹھٲے بٲگٕراوان أڑۍ لُکھ حظ چھِ اصٕل پٲٹھۍ یِم حظ أمیٖر لُکھ چھِ آسان تِم حظ چھِ لُڈوٗ بٲگٕراوان تِم حظ چھِ بَنٛڈار کران تِم حظ چھِ کَٹھ تَتہِ ماران تِم حظ چھِ اصٕل شٲدِیان مناوان تِم حظ چھِ نٲیِد سۭتۍ آسان تِم حظ چھِ تَتہِ بَچَن زَرٕ کاسان تِم حظ چھِ تَتہِ وَنٛوان گیٚو گیٚوان گِنٛدان آسان تِم حظ چھِ لُکَن تَتہِ کھیاوان چاوان تِم حظ چھِ تَتہِ لُکَن بَتہٕ بٲگٕراوان تِم حظ چھِ تَتہِ لُکَن چاے بٲگٕراوان اصٕل جاے پسنٛد خۄش پسنٛد جاے حظ چھِ بابا شُکُر دیٖنُن تور حظ چھِ والانۍ سٲری سٲلٲنۍ گژھان تور حظ چھِ سٲلٲنۍ سٲری گژھان تَتھ حظ ییٚلہٕ پہاڑَس گٲڑ چھِ کھسان تَتہِ حظ چھُ بۄنہٕ دریاو آسان سۄ حظ چھِ خۄش پسنٛد اصٕل جاے آسان تور حظ چھُ اِنسانَس دِل گژھان خۄش تَتہِ حظ چھِ ماے محبت پَنٕنۍ پَنٕنۍ کٲشِر مُسلمان ماے محبت وَرتاوان تَتہِ حظ چھِ خاص کر واریاہ لوٗکھ یِوان تَتہِ حظ چھِ تِم وَنوان گیٚوان پَنٛنٮ۪ن بَچَن خانہٕ مالٮ۪ن حظ چھِ تَتہِ تِم زَرٕ کاسان تِم حظ چھِ لۄڈوٗ مِٹھٲے بٲگٕراوان تِم حظ چھِ بَتہٕ چاے تَتہِ بٲگٕراوان تِم حظ چھِ بَنٛڈار تَتہِ کران تور حظ چھِ کٔشیٖر مُلکَو پٮ۪ٹھٕ یِوان لُکھ یِوان تِم حظ چھِ پَنُن ماے محبت بٲگٕراوان تِم حظ چھِ پَنٛنٮ۪ن خانہٕ مالٮ۪ن تَتہِ زَرٕ کاسان تِم حظ چھِ مِٹھٲے لۄڈو بٲگٕراوان تِم حظ چھِ تَتہِ بَتہٕ چاے بٲگٕراوان تِم حظ چھِ تَتہِ کاہوٕ بٲگٕراوان تِم حظ چھِ تَتہِ مِٹھٲے بٲگٕراوان تِم حظ چھٕ تَتہِ لۄڈوٗ بٲگٕراوان تور حظ چھِ تمام جایَو پٮ۪ٹھٕ لُکھ یِوان سُہ حظ چھُ گرم اَستان گرم اَستان تَتہِ حظ چھُ حاجت بَنٛدَن حاجَت نیران تَتہِ حظ چھِ سۄ خۄش پسنٛد جاے تتہِ حظ چھِ اِنسان سُنٛد دِل دِل پھلان تتہِ حظ چھِ اِنسان سُنٛد گرم اَستان تتہِ حظ چھِ حاجت منٛد حاجت ہٮ۪تھ گژھان تِمَن حاجَت منٛدَن حظ چھُ تَتہِ حاجَت نیران سُہ حظ چھِ سٮ۪ٹھاہ گرم اَستان آسان سُہ حظ چھِ اصٕل گرم گرم جاے آسان تَتہِ حظ چھِ لُکھ پَنُن ماے محبت بٲگٕراوان تَتہِ حظ چھِ پَنٛنٮ۪ن خانہٕ مالٮ۪ن زَرٕ کاسان تِم حظ چھِ تَتہِ کاہوٕ چاے بٲگٕراوان